ژۄداہ اَپریل کُنوُہ شتھ کُنوُہ پنٛداہ جنؤری کُنوُہ شتھ سَتتٲجی اَرداہ فرؤری کُنوُہ شَتھ ژُسَتَتھ ژۄداہ جوٗن کُنوُہ شَتھ پانٛژ نَمَتھ اَرداہ اَگست زٕ ساس پانٛژھ